ییلہِ مےٚ کُنہِ جگہس پٮ۪ٹھ گژھُن چھُ آسان بہٕ چھِس گوٚگُل میپ استعمال کران تِکیازِ اتھ منٛز چِھنہٕ را گوٚگُل میپ پیٹھ چُھنہٕ خَطرٕ آسان راوُنُک کیٛنٚہہ تہِ بہٕ چھِس واتان پتہٕ اصل پٲٹھۍ ٹینشَن بغیر تہِ